آ یہِ چھِ ضروٗری پَننیٚن بَچَن کٲشِر زَبان ہیٚچھناوٕنۍ تِکیازِ یہِ چھِ سٲنۍ اَکھ پہچان کٲشِر لیٚنٛگویج یۄس زَن چھِ بیٚیہِ چھِ گژھان بیٛاکھ کٲم مَدَرٹَنٛگ منٛز اَکھ اِنسان اگر ہیٚچھہِ نا یہِ تربیت یا أسۍ وَنو ایٚجوٗکیشَن تہِ اگر یی پننہِ زَبانہِ منٛز پننہِ مادری زَبانہِ منٛز پَرناونہٕ سُہ چھُ واریاہ فٲیدٕ مَنٛد روزان أکِس بَچہِ سٕنٛدۍ خٲطرٕ تہٕ بٔڑِتھ ہیٚکہِ سُہ سَمجِتھ اصٕل پٲٹھۍ سُہ ہیٚکہِ بیٚیہِ پَننہِ سوسایٹی منٛز باقٕیَن لوٗکَن سۭتۍ اصٕل پٲٹھۍ اِنٹرٛیکشَن کٔرِتھ ییٚلہِ کہِ زَن ٲں باقٕے لیٚنٛگویج اگر ہیٚچھناوٗو بَچَس تِم چھِ دوٗر کَران اسہِ سوسایٹی نِش